وعلیکُم اسلام یہِ اوس یہِ راتھ ترٛایِاو آرڈَر اَسہِ تُہٕنٛدِس دُکانَس پٮ۪ٹھ حظ اَسہِ حظ ترٛایاو کیک حظ اوس بَناوُن حظ خانٛدرٕ خٲطرٕ اَہَن ناو حظ چھُ تَتھ عِرفان حظ آڈرَس حظ

کٔرِو کٔرِو حظ چیک تُہۍ

ریڈی حظ پیسٹرٛی چھُو حظ تُہۍ بَناوان پیسٹرٛی کَمہِ کَمہِ فُلیورٕچ پیسٹرٛی حظ چھِو تۄہہِ اَچھا حظ یہِ چھِ حظ بُلیک فاریسٹ چھِ حظ تَتھ کیٛاہ ہِیٛو ریٹ حظ چھِ تۄہہِ تھٲومٕژ پٔر پیٖس زیادٕ مہٕ حظ چھُس گَژھان بازرٕ چھُ اَمہِ نِش سَستے میلان بازرٕ حظ چھُ اَکھ ہَتھ وُہ میلان تُہۍ چھِو وَنان ڈۄڈ ہَتھ صاف اَسہِ چھِنہٕ حظ مگر واریاہ چیٖز اَسہِ چھِ واریاہ نِنۍ پیٖس اَسہِ چھُ خانٛدر حظ اَسہِ چھُ تَمے خٲطرٕ اَسہِ حظ چھِ نِنۍ پیٖس ترٕٛہ لگ بگ حظ

بیٚیہِ چھِ واریاہ نِنۍ اَسہِ بٲکِرخٲنہِ بٲکِرخانہِ کۭتَن ہٕنٛز چھِو تُہۍ بَناوان اَچھا اَچھا بٲکِرخانہِ یہِ چھِو حظ داراہَس پٮ۪ٹھ بَناوان تُہۍ کِنہٕ تیٖلَس پٮ۪ٹھ حظ اَمہِ گٮ۪وَس پٮ۪ٹھ حظ اَچھا اَچھا بیٚیہِ کیٛاہ آیٹَم چھُو تۄہہِ ایٚویلیبُل حظ مطلب تُہٕنٛدِس دُکانَس کیٛاہ حظ چھ سِپیشلٹی کیٛاہ چھِ تُہٕنٛدِس دُکانَس حظ اَچھا حظ پیٖزا کُس کُس قٕسٕم حظ چھُ

اَچھا پیٖزا تہِ حظ چھِو تُہۍ بَناوان حظ بیٚیہِ بیٚیہِ کیٛاہ چھُ فاسٹ فُڈَس منٛز تۄہہِ نِش اَچھا اَچھا ٹھیٖک اَچھ حظ نہَ آرڈَر چھُنہٕ حظ دیُتمُت راتھ حظ کیکہٕ خٲطرٕ

بیٚیہِ چھِ بٲکِرخانہِ حظ نِنۍ ٹھیٖک آ تھٲوِو حظ بٲکِرخانہِ ہَتھ تھٲوِو حظ ہَتھ بٲکِرخانہِ تھٲوِو حظ وُہَن ہٕنٛز تھٲوِو حظ ہَتھ بٲکِرخانہِ حظ بیٚیہِ تھٲیِو حظ تۅلہٕ ژۄچہِ حظ پانٛژھ کِلوٗ بیٚیہِ تھٲوِو حظ بٔڈۍ کُلچہِ دَہ پیسٹرٛی ترٕٛہ پیٖس تہٕ بَس یُِتُے حظ یہِ حظ گَژھِ آسُن بَٹوارِ دۄہ آسُن نَیہِ بَٹہٕ وارِ چَلو ٹھیٖک حظ چھُ چَلو ٹھیٖک حظ چھُ چَلو چَلو ٹھیٖک اَدٕ حظ اَسلام